مےٚ چھُ باسان گاندربَل ڈِسٹرکَس منٛز چھُ ٹیورزٕمُک واریاہ زیادٕ مطلب بہٕ چھَس میانہِ حِسابہٕ گوٚژھ ییٚتہِ ٹوٗرِزِمُک واریاہ زیادٕ اِنفٕلنس بَڑُن ییٚتہِ گژھن زیادٕ کھۄتہٕ زیادٕ ایٚجنسیٖز یِنہِ یِم ٹیوزِزٕمَس واریاہ زیادٕ سَپورٹ کرن بیٚیہِ تَمہ سۭتۍ بَڑِ سٲنۍ اِکانمی تہِ تَمہِ سۭتۍ بَڑِ ایٚمپٕلایمینٹ آ نیٚسسِٹی تہِ ییٖتیٚہ زیادٕ ییٚتہِ یِم ایٚجنسیٖز یِن ٹیوزِزٕم ایٚجنسیٖز یِتھۍ کٔنۍ کَشمیٖر ٹوٗر ایٚنڈ ٹریٚولٕز وغیرہ اَگر ییٚتہِ زیادٕ کھۄتہٕ زیادٕ یِن تَمہِ سۭتۍ بَڑِ ییٚتِچ آ واریاہ زیادٕ اِکانمی بیٚیہِ ییٖتیہ تہِ ییٚتہِ ییٚتہِ چھِ واریاہ زیادٕ پِکنِک سُپاٹٕس واریاہ زیادٕ ٹوٗرِسٹ ایٚٹریکٹِڈ ایٚٹریکٹِو پٕلیسِز چھِ ییٚتہِ یِتھ کَنۍ سونمَرٕگ یِتھۍ کٔنۍ ناراناگ یا بیٚیہِ تہِ ڈَمپِنگ پارک واریاہ پارکہٕ مَنگام اینورمینٹل پارک ییٚتہِ چھِ واریاہ واٹر فال ییٚتہِ چھِ واریاہ اَصٕل جایہِ یِم واریاہ زیادٕ ٹوٗرِسٹ اٹریکٹِو پٕلیسِز چھِ ییٚتہِ آ سُہ ہیٚکہِ ییٚتِچ اِکانمی مطلب وُنکیٚنس چھِ أسۍ وُچھان ییٚتہِ چھُ ٹیورِزٕمُک واریاہ زیادٕ اِنفٕلنس کَشمیٖرَس منٛز چھُ واریاہ ٹیورِزٕم وُنکیٚنَس ییٚتہِ چھُ واریاہ ٹیورِسٹٕس یِوان کیازِ کہِ ییتہِ گٔے واریاہ ڈیویٚلَپمینٹ تہِ ٹایم مطلب یوٗتاہ ٹایم ٹایم چھُ ہیٚوان گژھُن واریاہ زیادٕ ڈِویلیپمینٹ چھِ یِوان ہر کُنہِ چیٖزَس منٛز چھِ ترقی أسۍ وُچھان چاہے کانٛہہ تہِ ڈِپارٹمینٹ آسہِ ہر کُنہِ منٛز چھِ ترقی ہیٚوان گژھٕنۍ ٹیورِزٕم یِتھ کَنۍ أسۍ وُچھان چھِ کہِ کووِڑ پَتہٕ اوس مطلب اوبویسلی مطلب کووِڈٕکۍ کانسِکیٚوینسز کہِ ییٚتہِ گٔیو خَتمٕے ٹیوٗرزٕم یا باقٕے چیٖز مَگر پٔتۍ پتہٕ زٕ ساس وُہ زٕ ساس اَکہٕ وُہ تہِ روٗد یِتھُے پَتہٕ زٕ ساس زٕ تووُہ پٮ۪ٹھ ہیٚوٚتُن بیٚیہِ یٚتہِ ٹیورِسٹ واریاہ زیادٕ یُن آ یہِ ؤری ییٚمہِ ؤری زٕ ساس ترٛۆوُہَس منٛز یِتھ کٔنۍ اَسہِ وُچھ ییٚتہِ چھُ واریاہ زیادٕ ٹیورِسٹ وُنکیٚس یِوان مطلب ییٚلہِ تَمیُک سیٖزَن اوس وُنکیٚنَس چھُ تھوڑا آف سیٖزَن چلان بَٹ پٔتِم رٮ۪تس تام ٲسۍ واریاہ زیادٕ ٹیورِسٹ اِنفیکٹہٕ برونٛہہ ٹایمَس منٛز تہِ چھِ ییٚتہِ واریاہ ٹیورِسٹ یہِ دَپان چھِ ییٚتہِ یی وَندَس منٛز واریاہ زیادٕ ٹیورِسٹ مےٚ چھُ باسان کہِ گاندربَلس منٛز چھِ واریاہ زیادٕ ٹیورِسٹ ایٚٹریکٹِو پٕلیسِز مےٚ چھُ باسان ییٚتہِ ہیٚکَن واریاہ زیادٕ کیازِ کہِ لُکھ چھِ واریاہ اَن ایٚمپٕلایمینٹ چھِ اَگر أسۍ زیادٕ کھۄتہٕ زیادٕ یِم ایجنسیٖز بَناوو ٹیورِسٹ ایجنسیٖز بَناوو آ یِتھۍ کَنۍ اَتھ منٛز چھُ واریاہ واریاہ روٗلٕز چھِ اَتھ منٛز یتھ کنۍ ڈرایور یُس ٹوٗرِسٹن کُن چھُ نِوان تِہُند گَیِڈ چھُ آسان آ بیٚیہِ ہوٹل وغیرہ تِمن تہِ چھُ بَڑان ایٚمپٕلایمینٹ مطلب سٲری چھِ پَنُن روزگار اَمہِ سۭتۍ کَماوان تہٕ اَگر یہِ گژھِ اَگر یِتھ کٔنۍ ییٚتہِ زیادٕ کھۄتہٕ زیادٕ آ یِم ٹیورِسٹ ایجنسیٖز بَنان سُہ گوٚو واریاہ زیاد اَصٕل بیٚیہِ بَڑِ تَمہِ سۭتۍ واریاہ زیادٕ اِکانمی بیٚیہِ چھِ أسۍ یہِ وُچھان کہِ اَگر اوالوٗ گژھنٕچ کتھ چھِ یِوان تہٕ ییٚتہِ چھُ واریاہ زیادٕ ٹایم ٹُوٚ ٹایم چھِ أسۍ وُچھان واریاہ زیادٕ چیٖز چھ اِوالو گٔمٕتۍ ٹیورِسٹ ٹیٚورِزٕمس منٛز یِتھ کٔنۍ گۄڈٕ اوس نہٕ تیوٗتاہ تہِ مطلب اوس کَشمیٖر اوس یہِ چھُ وَنٲنی کہِ یہِ چھُ جنت ہمیشہٕ پٮ۪ٹھ اوس مَگر وۄنۍ چھُ ییٚتہِ زیادٕ کھۄتہٕ زیادٕ مطلب لُکھ أتھۍ منٛز گٔمٕتۍ تہٕ اَگر گاندربَلس منٛز کیازِ کہِ بہٕ چھَس ییٚتی روزان بہٕ چھَس چاہان کہِ ییٚتہِ گژھن زیادٕ کھۄتہٕ زیادٕ یِم ایٚجنسیٖز بَنٕنۍ سو ڈیٹ سارنی مِلہِ پَنُن روزگار تہِ بیٚیہِ گژھِ ٹیورِسٹن خٲطرٕ تہِ اَصٕل کیازِ کہِ گاندربلٕکۍ لُکھ چھِ گاندربَلس زیادٕ اَصٕل پٲٹھۍ زَنان تِمن چھُ پَتہ کہِ کیاہ کَپٲر چھُ تِم ہیٚکَن ٹیوٗرِسٹَس تہِ واریاہ زیادٕ اَصٕل پٲٹھۍ گَیِڈ کٔرِتھ